ییٚتہِ حظ اوس پرانہِ زَمانہٕ آسان خام مَکانہٕ تِم ٲسۍ آسان خام سیرِو سۭتۍ بَنٲوِتھ کٲنٛسہِ اوس آسان اکھ پُہر کٲنٛسہِ ٲسۍ آسان زٕ پُہَر پَتہٕ چھُ اوسُکھ آسان رَبہِ ہُنٛد بور وور کٔرِتھ کِچَن ٲسۍ نہٕ یِتھ کٔنۍ آسان کینٛہہ کِچَن اوس اَکھ کَمرٕ آسان مَکان منٛزٕے تھومُت تَتھ منٛز اوس دان آسان بُخٲرۍ ٲسٕس آسان بانہٕ کُٹھ اوس آسان یَتھ وٕنۍکٮ۪ن ییٚتہِ دانہٕ کُٹھ ٲسۍ آسان تَتھ ٲس آسان سۭتۍ بانہٕ کُٹھ تہِ تَتھ منٛز ٲسۍ آسان بانہٕ وانہٕ کَتریوٗ بانہٕ ٲسۍ آسان یِتھ کٔنۍ ٲسۍ نہٕ آسان أزِکۍ ہی بانہٕ کینٛہہ تِم ٲسۍ کَترِوٗ آسان بیٚیہِ ٲسۍ اَکثَر ٲس آسان گَرٕ وٲنٛج تَتھ پٮ۪ٹھ ٲسۍ نَٹٮ۪ن منٛز آسان آب آبہٕ نٔٹۍ ٲسۍ آسان تَل کَنۍ ٲس آسان موموٗلی سٲندرا بَنٲیِتھ مگر نَلکہٕ ٲسۍ نہٕ آسان کینٛہہ نَلکہٕ ٲسۍ آسان نٮ۪برٕ کَنہِ تہٕ مَحلَس منٛز اوس آسان نَلکہٕ یا کٲنٛسہِ کٲنٛسہِ اوس آنٛگنَس منٛز آسان نَلکہٕ پاتھ شَلَف ٲسۍ آسان پَچَن ہِنٛدۍ ٲسۍ آسان شَلَف تِمَن پٮ۪ٹھ ٲسۍ آسان بانہٕ وانہٕ لٲگِتھ تہٕ سرٛانہٕ کُٹھ اوس آسان تَتھ ٲس آسان کَتریوٗ مٔٹ لٲگِتھ آب اوس پٮ۪وان نیٚبرٕ ژَانُن سۄ ٲس تَتھ مَچہِ آسان ترٛاوُن گٔج ٲس آسان تَتھ ٲسۍ زیُن لاگان دانَس تَمہِ سۭتۍ اوس مَچہِ تہِ آب وٕشنان تہٕ کھٮ۪ن چٮ۪ن تہِ اوس تَیار گَژھان تہٕ باقٕے نہٕ حظ اوس نہٕ خاص سَجا سَجہِ دَج کے آسان مَکان کینٛہہ دارِ آسہٕ آسان لَکچہِ لَکچہِ دارِ آسہٕ آسان وٕنۍکٮ۪ن چھِ شیٖشوِ تَمہِ ساتہٕ ٲسۍ نہٕ آسان شیٖشیوٗ دارِ کینٛہہ تَمہِ ساتہٕ ٲسۍ دِلہٕ دارِ آسان دَروازٕ ٲسۍ آسان یِتھٕے پٲٹھۍ پَچَن ہِنٛدۍ دَروازٕ برٛانٛد اوس آسان کَنٮ۪ن ہُنٛد ماربٕل ٲسۍ نہٕ آسان ٹایِل ٲسۍ نہٕ آسان کَنیوٗ برٛانٛد اوس آسان تَتھ تہِ اوس آسان رَبہِ ہُنٛد بَنٲوِتھ یہِ برٛانٛد تہٕ ڈِفرَنس ٲس اَڑٮ۪ن علاقَن ٲسۍ آسان اَکھ پُہَر ژھیٚیہِ پَش اوس آسان سِملہِ پَش اوس آسان تہٕ خاص کَر یِمَن ٲسۍ گُجَر ایریاہَن منٛز ٲس ہا کوٹھ آسان رَبٮ۪ن ہِنٛدۍ کوٹھ بَنٲوِتھ پَچہِ مکان ٲسِکھ آسان تہٕ یہِ حظ ٲس علاقَن تہٕ علاقَن ڈِفرَنٕس گُجرٮ۪ن ٲسۍ آسان کوٹھٕ رَبہِ ہُنٛد بَنٲوِتھ تہٕ یِتھَے کٔنۍ ٲسۍ آسان تھوڑا تھوڑا فَرق کٲنسہِ ٲسۍ آسان زٕ پُہر ڈَبہِ آسہٕ آسان وَرَنڈا ٲسٕکھ آسان تِم تہِ ٲسۍ آسان رَبَٮ۪ن ہِنٛدۍ بَنٲوِتھ تہٕ کَنیوٗ برٛانٛد اوس آسان تہٕ مَکان مَکان اوس نہٕ آسان تِتھ کٔنۍ کینٛہہ کَمرٕ جوراہ ٲسۍ بۄنہٕ آسان کَمرٕ جوراہ ٲسۍ آسان ہیٚرِ تہٕ شیٖشہٕ ٲسۍ نہٕ آسان کینٛہہ تہٕ عیال اَگَر عیال بٲری تہِ ٲس آسان یِمنٕے کَمرَن دۄن منٛز ٲس گُزارٕ کَران تہٕ کیژھن بَٹَن مُسَلمانَن منٛز ٲس خاص ٲس نہٕ ڈِفرَنٕس کینٛہہ مکانَن ٲس نہٕ ڈِفرَنٕس خاص کینٛہہ یِہَن ٲس تِمَن اوس اَکھ کَمرٕ آسان پنٛنہِ پوٗجا خٲطرٕ یَتھ منٛز تِمَن موٗرتی ٲس آسان مٔندرٛا ہیوٗ اَسہِ اوس آسان ختمہٕ کُٹھ نٮ۪مازِ کُٹھ تہٕ یِم ڈِفرَنسہٕ آسہٕ تِمَن تہٕ اَسہِ منٛز تِمَن تہِ اَسہِ منٛز ٲس نہٕ تیٖژاہ مَکانَن ڈِفرَنٕس کینٛہہ تہٕ تَمہِ ساتہٕ حظ ٲس أمیٖر تہِ تِتھُے غریٖب تِتھُے أمیٖرَس تہِ اوس آسان خام مَکانے تہٕ غریٖبَس تہِ اوس آسان خام مَکانے تھوڑا ٲس پَشَس آسان فرق أمیٖرس اوس آسان ٹِنہٕ پَش غریٖبَس اوس آسان ژھیٚیہِ پَش تہٕ گاسہٕ پَش تہٕ مکانَن منٛز ٲس سجاوٹھ تمہِ ساتہٕ کَران ختم بنٛد ٲسۍ بَناوان وروٗسی ٲسۍ ٲس آسان تہٕ بیٚیہِ ٲس کینٛہہ لٔکرِ ہُنٛد ڈِزاینا وِزاینا بَنٲوِتھ آسان تہٕ تیٖژاہ اوس نہٕ آسان ڈِفرَنٕس کینٛہہ خاص پٔژھۍ کُٹھ زَن آسہِ ہا وٕنۍکٮ۪ن چھِ وَنان آسان پٔژھۍ کُٹھ واریاہ سَجٲوِتھ تَمہِ ساتہٕ ٲس آسان لٔکرِ سۭتۍ تھوڑا سَجاوَٹھ کٔرِتھ وُروٗسی ٲس ڈِفرَنس ٲس یہِ آسان ختم بنٛد اوسُس یا ڈِزایِن کینٛہہ آسہِ ہا لٔکرِ ہُنٛد بَنٲیِتھ یہِ اوس آسان تھوڑا بہت فرق